یُس بہٕ وۄنۍ ریسِپی بَناوٕنۍ چھس ہیٚچھان سُہ چھِ چِکَن میتھی مُلایی تِکیازِ یُس تہِ بہٕ ریسِپی بَناوان چھِ سُہ چھَس بہٕ گۄڈٕ اَصٕل پٲٹھۍ سُہ تَمیُک مطلب سُہ پَران کیٛاہ چھِ کَرُن اَتھ منٛز اَصٕل پٲٹھۍ چھِ سَمجان تہٕ پَتہٕ چھَس بَناوان تِکیٛازِکہِ مےٚ چھِ گۄڈٕ یُس بہٕ بَن ییٚلہِ بہٕ بَناوان چھَس مےٚ چھِ گۄڈنِچی ٹرٛیہِ منٛز سُہ زَبَردَس گَژھان تہٕ یُس چِکَن میتھی ملایی چھِ سُہ چھِ تھوڑا ڈِفِکَلٹ اَمہِ لِحاظ بَناوٕنۍ تَتھ منٛز چھِ تھوڑا یُس یہِ چِکَن لاسٹ فرٛاے چھِ کَران تَتھ چھِ مےٚ آب نیران سُہ کَریو مےٚ اَکہِ لَٹہِ ٹرٛاے تَتھ چھِ واریاہ آب نیران مٮ۪رِنیٹ ییٚلہِ کَران چھِ تَمہِ پَتہٕ چھِ تَتھ آب نیران تَتھ چھَس بہٕ وۄنۍ کانٛہہ سٔلوٗشَن ژھانٛڈان تہٕ اِنشاء اللہ سُہ تہِ بَناو بہٕ اَصٕل پٲٹھۍ سُہ چِکَن میتھی ملایی سُہ چھِ مےٚ ریسِپی یُس بہٕ بَناو سُہ کَرٕ بہٕ جلدی ٹرٛاے سُہ بَناو بہٕ پَتہٕ ییٚمہِ سۭتۍ یہِ ہہ یہِ أتی سُہ چھِ مےٚ باسان تھوڑا ڈِفِکَلٹ تہٕ سُہ بَناو بہٕ مگر تَتھ کَرٕ بہٕ کوٗشِش یِمَن یِمنٕے دۄہَن منٛز تہٕ سُہ بَناو بہٕ اِنشاء اللہ اللہ تعالیٰ گژھِ تار دیُن